وعلیکُم سلام اسلام علیکُم ٹھیٖک چھِو حظ

ٹھٖیک حظ تُہۍ زٲنِو نا مےٚ بہٕ حظ چھَسے رُقیہ جی ییٚتِچ حظ وانی مُحَلاہٕچ حظ ہَنٛدوارہ پٮ۪ٹھ آ ریٚگیٛوٗلَر کَسٹٕمَر یاد چھُو حظ آ ٹھیٖک حظ تُہۍ چھِو حظ ٹھیٖک پانہٕ گَرِ چھِو حظ ٹھیٖک کیٛاہ وَنان دُکانسٕے پٮ۪ٹھ چھِو حظ اَز نہَ ہور ٲسِو نا حظ نیٚبَر گٲمٕتۍ تورٕ ٲیِوٕ حظ واپَس مےٚ اوس ضروٗرت یہِ اَز چھُنہٕ حظ سیٖزَن اَمہِ باغُک حظ آ مےٚ اوس ضروٗرت کھاد حظ کھادِ دَہ پَنٛداہ بۄہرِ حظ آسَم ضروٗرت تُہۍ ؤنۍتو مےٚ وۅنۍ اکھ ؤنۍتو ریٚٹاہ ویٹاہ بیٚیہِ ؤنۍتو مےٚ مےٚ سۭتۍ کیٛاہ کٔرِو بہٕ کر یِمہٕ آ ڈی اے پی تہِ یوٗریا تہِ دۄنواے حظ دۅنوے قٕسم آ سُہ تہِ حظ مےٚ چھِ مےٚ چھِ باغ واریاہ زیاد تۄہہِ چھَو پَتاہ بہٕ کۭژاہ یہِ چھَس مےٚ کوٗتاہ چھُ مےٚ مےٚ چھُ بس توتہِ باہ بۄہرِ تام گَژھَن حظ میلٕنۍ حظ آ اَہَن حظ آ نہَ نہَ نہَ بہٕ ژَٹہٕ تۅہہِ نہَ نہَ بہٕ سوزٕ نَفَر زٕ تہٕ بیٚیہِ پَنٕنۍ گٲڑۍ یورٕ تہٕ تُہۍ چھِو کران مےٚ سۭتۍ کٔرِو تُہۍ یہِ اَز کیٛاہ ریٚٹھاہ ویٚٹھاہ چھِو تۄہہِ تھٲومٕژ اَتھ ہے نہَ حظ ہَے میٛون حظ چھَو تۄہہِ پَتاہ بہٕ چھَس ہر ہمیشہ تۄہے نِش یِوان مےٚ حظ کٔرِو تھوڑا بہت کیٚنٛہہ آ ڈۄڈ ہتھ اَہَن حظ ہے نہَ حظ ہے تیٛوٗت نہَ حظ تہٕ تھوڑا بہت کٔرِو بہٕ چھَس ریٚگوٗلَر کَسٹٕمَر اَدٕ حظ ٹھیٖک حظ چھُ اَدٕ کیٛاہ اَسلام علیکُم